ہیلو جِناب بہٕ چھُس وُچھان میوٗزِک رِیلٹی شوو یانے انڈین ایڈٕلۍ یَتھ ناو چھُ انڈین ایڈٕلۍ اَمیُک فیورِٹ کلاکار چھُ مےٚ پسنٛد رِشی سِنٛگ ییٚمۍ میٲنۍ سِنگِنگ بیٹر کَرنَس منٛز واریاہ کَنٹربیٚوٗٹ کوٚر یِمۍ میٲنۍ سِنٛگِنگ رٕژ کرنس منٛز واریاہ کَنٹربیٚوٗٹ کوٚر